بِلکُل آز چھُنہٕ لگ بگ شُرۍ یِمن گیمہٕ ویمہٕ گِنٛدان کینٛہہ تِکیازِ زیادٕ ٹایم چھُ یِم سکریٖنن پٮ۪ٹھٕے گُزاران تہٕ وٕنکیٚن چھُ اکثر بیشتر ٹایم یُس زَن شُرۍ چھِ گُزاران سُہ چھُ تِہُنٛد گُزران یِمنٕے سِکریٖنَن پٮ۪ٹھ وۄنۍ چھِ کینٛہہ وَتہٕ یِمو زَن کینٛہہ طٔریٖقہٕ چھِ یِمو ذٔریعہِ زَن تِم ہیٚکن واپَس یِمَن گیمَن سۭتۍ جُڑِتھ تَتھ منٛز چھِ اَکھ یہِ زِ گامہٕ لیٚولہِ پٮ۪ٹھ یا محل لیولہِ پٮ۪ٹھ اگر لُکھ کَرن اِناگریٹ یِم ٹورنَمنٹ یم باقٕے یِمَن منٛز پَتہٕ شُرٮ۪ن اِنعامات آسن یِوان دِنہٕ سٔٹِفِکیٹ آسن یِن دِوَان دِنہٕ شُرۍ آسن اٮ۪نکیج یِوان کَرنہٕ عزت آسہِ یِمَن شُرٮ۪ن یِمَن دِنہٕ یِم زَن گِنٛدان آسن ہَتا کہِ وٕنکٮ۪ن چھُ سٲنِس سَماج منٛز اَمیُک اُلٹہٕ گژھان یُس اِنسان گِنٛدِ یُس شُرۍ گِنٛدِ تٔمِس چھِ وَنان یہِ چھُ دَربٕتٕرۍ تَتھ بَرعکس یُس اِنسان شُر أنٛدرٕ کَنی فونَن پٮ۪ٹھٕے سِکریٖنَن پٮ۪ٹھٕے بیٚہہِ تٔمِس چھِ یِوان تٲریٖف کَرنہٕ اگر اَمیُک اَپوزِٹ گَژھِ یِم گِنٛدن تِم یِن اٮ۪نکیج کَرنہٕ تِمَن یی اِنعامات یِن تِمَن دِنہٕ سَٹفِکیٹ یی نَکھ دِنہٕ اَکھ رٮ۪سپٮ۪کٹ یی تِمَن دِنہٕ مُمکِن چھُ شُرۍ ہیٚکن واپَس اَتھ چیٖزَس کُن گٔژھِتھ یِہٕے چیٖز اگر پَتہٕ کاپی گژھِ سکوٗلَن منٛز کالجَن منٛز یا کیاہ چھِ وَنان زوٗنَل لیولہِ پٮ۪ٹھ ڈِسٹرک لیولہِ پٮ۪ٹھ سٹیٹ لیولہِ پٮ۪ٹھ تہٕ اَمہِ سۭتۍ چھُ مُمکِن زِ شُرۍ گژھن واپَس یِمن گیمَن کُن تہٕ تِم بَچَن اَمہِ سکریٖن ٹایم گژھِ تِہُنٛد کَم اَمہِ نِش بَچن تِم اور زیادٕ کھۄتہٕ زیادٕ ٹایِم ہٮ۪کن تِم یَتھ گیمَن سۭتۍ دِتھ